بہٕ ہَسا چھُس یَژھان میون بوے میون نیٚچوٗ گوٚژھ تٲلیٖم کَرُن حٲصِل واریاہ زیادٕ تِکیٛازِ کہِ تٲلیٖم چھِ اَچھَن ہُنٛد گاش یہِ چھِ سُہ چیٖز ییٚمہِ سۭتۍ اکھ اِنسان چھُ یِوان پرٛٮ۪زناونہٕ ییٚمہِ سۭتۍ أمۍ سُنٛد أکِس اِنسان سُنٛد کٮ۪رٮ۪کٹَر چھُ ہٮ۪کان اِنسان جَج کٔرِتھ بیٛاکھ اِنسان ہٮ۪کان جَج کٔرِتھ یہِ ہَسا چھِ واریاہ اَہم أکِس اِنسان سٕنٛدۍ خٲطرٕ ایٚجوٗکیشَن اَمہِ سۭتۍ ہَسا چھِ أچھَن منٛز گاش روزان بیٚیہِ ہَسا چھِ ہٮ۪کان باقٕیَن کَنٹِرٛیَن سۭتۍ اَصٕل پٲٹھۍ کَتھ کٔرِتھ بِنا ڈر کے کھوژنہٕ روستٕے ہٮ۪کان اِنسانَس سۭتۍ کَتھ کٔرِتھ تَوَے چھِ ایٚجوٗکیشَن واریاہ ضوٚرَتھ بہٕ چھُس یَژھان میٛٲنِس بٲیِس تہٕ میٛٲنِس نیٚچِوِس تِم ہَسا گژھِ کَرٕنۍ ایٚجوٗکیشَن حٲصِل زیادٕ زیادٕ ییٚمہِ سۭتۍ تِمَن فٲیدٕ مِلہِ